پانٛژن سٹیٹن ہُنٛد ناو حظ چھُ یِتھ پٲٹھۍ جموں کَشمیٖر بیٚیہِ حظ چھُ دہلی بیٚیہِ حظ چھِ پنجاب بیٚیہِ حظ چھُ ہِماچل پرٛدیش بیٚیہِ حظ چھُ آندھرا پرٛدیش یِم حظ چھِ پانٛژن سٹیٹن ہُنٛد ناو